اَسَلام علیکُم ؤنِو حظ ٹھیٖک حظ چھُ تُہۍ حظ میٚلہِ روٗم یہِ کیٛاہ وَنان تُہۍ گَژھِو حظ وِی آے پی روٗم کِنہٕ نارمل روٗم ٹھیٖک حظ چھُ کٔژن دۄہَن خٲطرٕ حظ گَژھِ تُہۍ حظ میلہِ روٗم مگر تھوڑا چھِ دۅن دۄہَن پاورٕچ کٔمی بِِظٲتی چھُ تُہۍ پَیی کٔشیٖر ہُنٛد موسم کٮُ۪تھ چھُ سَر اگر تُہۍ ڈِوایس وِوایس آسوٕ کَرُن یہِ کیٛاہ وَنان چارٕج تَتھ خٲطر کَرو أسۍ تُہۍ پاور بینٛک دٔستیاب باقٕے مطلب لایٹ وایٹہِ ہُنٛد کَرِ سون یہِ کیٛاہ وَنان سِٹاف دَپ سون سِٹاف کَرِ اَمہِ کِس بارس منٛز کٲم باقٕے گیٖزر ویٖزر یُس آب آسوٕ تۅہہِ ضروٗرت صُبحٲے سُہ حظ کھالو أسۍ یورے توٚت کٔرِتھ

یے چھُ سَر تۅہَے چھُو پَیی ییٚتہِ چھِ کٔشیٖرِ منٛز شیٖن پٮ۪وان کُنہِ تہِ ساتہٕ راتھ ژیٖر چھِ پوٚمُت شیٖن تہٕ پتہٕ چھِ تنہٕ پٮ۪ٹھ پاور نِمُت وۅنۍ چھُ دۅن دۄہَن یِیہِ نہٕ پاوَر کیٚنٛہہ مگر لایٹہِ ہٕنٛز دِمو تۅہہِ أسۍ سہوٗلِیت باقٕے ہٮ۪کو أسۍ تۅہہِ پاور بینٛک دِتھ البتہٕ آبٕچ گَژھوٕ تۅہہِ تھوڑا پرٛابلِم سُہ دِمہو تۅہہِ أسۍ بۅنہٕ توٚت کٔرِتھ مگر زیادٕ تر چھِ پاورٕچ چھِ کٔمی یِہَے دۅن دۄہَن چھِ اَمِچ کٔمی أسۍ حظ کَرو صُبحٲے تانۍ کیٚنٛہہ نَتہٕ کیٚنٛہہ أسۍ حظ تُہۍ کٔرِو اَز راتھ سِٹے أسۍ کَرو صُبحٲے تانۍ کیٚنٛہہ نَتہٕ کیٚنٛہہ نَتہٕ کَرو نَتہٕ اَنو أسۍ جنریٹر اَہَن حظ یہِ حظ چھُ اَسہِ وارِیاہ بٔڈ پرٛابلِم مگر اَتھ اَتھ بارس منٛز ہٮ۪کو نہٕ اَہَن حظ آ سَر تُہۍ چھُو پوٚز وَنان یہِ حظ چھِ وارِیاہ بٔڈ پرٛابلِم مگر أسۍ ما حظ ہٮ۪کو اَتھ کیٚنٛہہ کٔرِتھ یہِ چھِ کٔشیٖر ہٕنٛدِس موسمس پٮ۪ٹھ ڈِپٮ۪نٛڈ کَران اَہَن حط أسۍ حظ کَرو تی مگر ییٖتِس کالس تُہۍ ییٚتہِ چھِو دۅن دۄہن کَرو أسۍ تۅہہِ پوٗرٕ خٔدمت پاور وغیرہ أسۍ حظ کَرو تۅہہِ یہِ ڈِوایس وِوایس چارٕج کَرنہٕ خٲطر پاور بینٛک تہِ اٮ۪لاٹ باقٕے چیٖز دِمو أسۍ تۅہہِ ٹھیٖک حظ چھُ